اَسَلامُ علیکُم مےٚ چھِ ناو سُمیرا بہٕ چھَس روزان بَنٛڈٕپورِ تُہۍ چھُو وَنان مین ٹرٛانسپوٹ ؤنِو تُہۍ آپشَن کیٛاہ چھِ ییٚتہِ چھِ مین ٹرٛانسپوٹ آپشَن چھِ ییٚتہِ آٹوٗ چھِ بَسٕز چھِ سومو چھِ خاص کَر چھِ ییٚتہِ یِمَے ترٛےٚ چیٖز بیٚیہِ چھِ ٹاٹا گاڑِ یَپٲرۍ

أسۍ چھِ یِمنٕے منٛز زیادٕ گژھان کامَن مین چھِ زیادٕ یِمنٕے آٹوَن منٛزٕے گژھان عام اِنسان چھِ زیادٕ یِمنٕے آٹوَنٕے منٛز گژھان بیٚیہِ چھِنہٕ اَمہِ مٔزیٖد چھَنہٕ زیادٕ ٹرٛانَسپوٹ یَپٲرۍ کِنۍ اَسہِ کِہیٖنۍ تہٕ أسۍ چھِ مجبوٗر گژھان پیدل تہِ گژھنہٕ خٲطرٕ زیادٕ چھِ أسۍ پَیدَلٕے یَپٲرۍ کِنۍ لوکلَس منٛز چھِ أسۍ پَیدَلٕے پَکان تِکیٛازِ اَسہِ اوس اَسہِ سُہ یا پنٛنی گاڑِ تہِ چھِ أسۍ پنٛنٮ۪ن گاڑٮ۪ن منٛز چھِ دوٗر سفر چھِ آسان یہِ چھِ پنٛنٮ۪نٕے گاڑٮ۪ن منٛز گژھان یُس وۄنۍ نزدیٖک سَفرَس چھِ آسان تِکیٛازِ أسۍ ٲسۍ آٹوَس منٛز گژھان اَسہِ اوس کِراے آسان گۄڈٕ پانٛژھ رۄپیہِ پانٛژو رۄپیہِ بَجاے پَتہٕ کھَسہٕ دَہ رۄپیہِ دَہو پَتہٕ بَہہ بَہَن بَجاے چھِ آز وُہ رۄپیہِ اَسہِ منٛگان ترٛٮ۪ن کِلوٗ میٖٹرَن چھِ اَسہِ وُہ رۄپیہِ آز ریٹ منٛگان تہٕ أسۍ چھِ زیادٕ پیدَلٕے پَکان تَمہِ مٔزیٖد چھَنہٕ زیادٕ اِیَرپوٹ چھِ سُہ چھَنہٕ ییٚتہِ چھَنہٕ سُہ اِیَرپوٹ چھَنہٕ ییٚتہِ اٮ۪وٮ۪لیبٕل ییٚتہِ کِہیٖنۍ اَسہِ چھِ زیادٕ یِمَے آسان یِمَے گاڑِ چھِ اَسہِ زیادٕ آسان ٹرٛین تہِ چھَنہٕ ییٚتہِ زیادٕ کِہینۍ ٹرٛین تہِ چھَنہٕ آسان ییٚتہِ زیادٕ کِہینۍ اَسہِ اٮ۪وٮ۪لیبٕلٕے چھَنہٕ اَسہِ بیٚیہِ ٹرٛینہٕ آسان یَپٲرۍ کِہیٖنۍ زیادٕ چھِ یِمَے گاڑِ اَسہِ آسان یورٕ آٹوَنٕے منٛز چھِ أسۍ زیادٕ سفر کَران